آ اوَ اسہِ نیاو دِلہِ منٛز کوچنٛگ کرے اسہِ میتھس آ وَ أکِس سر ماسٹر ٹیچرس نِش سرس نِش تٔمۍ پرنایاے أسۍ میتھس انٛدر واریاہ اصٕل پٲٹھۍ میتھ چھ ساینس کھۄتہٕ زیادٕ ٹف چھِ تہِ کروٹھ چھُ آسان میتھ تِکیاز یہِ چھُ واریاہ اتھ چھِ لگان واریاہ پریٚکٹِس سٲری چھِ یِم طالبہِ علم چھِنہٕ ہیٚکان یہِ رٔٹتھ میتھ کہینۍ تِکیازِ یہِ چھُ واریاہ ٹف آسان